پانٛژھ صِفر صِفر گوو پانٛژھ ہَتھ پانٛژھ اکھ صِفر گوٚو پانٛژھ ہَتھ دٔہ زٕ صِفر صِفر گوٚو زٕ ہَتھ اکھ نونو پانٛژھ گوٚو کُنہٕ وُہ شَتھ پانٛژھ نَمَتھ اکھ صِفر صِفر صِفر صِفر صِفر گوٚو اکھ لَچھ